اَسَلامُ علیکُم مےٚ چھِ کٔرمٕژ ٹوٗ تھاوزَنٛڈ نایِنٹیٖنَس منٛز نٔرسِںٛگ جاین

اَمہِ پَتہٕ ییٚمہِ ساتہٕ اَسہِ جاین کوٚر واریاہ ٲسۍ أسۍ خۄش کہِ مطلب أسۍ چھِ وۄنۍ أسۍ مۄکلیو جلدی جلدی تہٕ پَتہٕ تَمہِ پَتہٕ کَرو أسۍ جاب خٲطرٕ پرٛپِیَر تہٕ أسۍ لاگو تہٕ اَسہِ لَگہِ وارٕ کارٕ جاب ییٚمہِ ساتن أسۍ وۄنۍ زٕے رٮ۪تھ دِتۍ اَسہِ کالیج گژھنَس سۭتۍ تہٕ تٔتھۍ سۭتۍ اور آسوٕ تۄہہِ پاے ییٚتہِ پھٔٹرووُکھ آٹِکَل تہٕ تٔتھی ؤرۍ یَس منٛز تہٕ گٔے فون وون بنٛد مگر واریاہ ٹٮ۪نشَن گوٚو تہٕ تَمہِ پَتہٕ ٲس حالاتھٕے ٲس خراب تہٕ سٲنۍ کالیج تہِ روٗدۍ بنٛد اَتھ سۭتۍ گوٚو نہٕ اَسہِ وۄنۍ اَتھ ؤرۍ یَس منٛز اٮ۪کزام کینٛہہ تہٕ پَتہٕ وۄنۍ ییٚمہِ ساتَن حالات بیٚیہِ گٔے ٹھیٖک لٔگۍ وۄنۍ سُدھار یِنہِ حالاتَن منٛز تہٕ أسۍ کَرٕہَو وۄنۍ بیٚیہِ کالیج جاین گٔے وۄنۍ أسۍ بیٚیہِ ؤریہِ کالیج اَصٕل پٲٹھۍ تہٕ تٔتھۍ سۭتۍ گوٚو کووِڈ ٲسۍ أسۍ بیٚیہِ بیٚیِس ؤرۍ یَس یِتھَے کٔٹھۍ واریاہ غرض وَنںُک چھُم یہِ کہِ أسۍ آے واریاہ زیادٕ تنٛگ أسۍ ٲسۍ واریاہ زیادٕ پریشان پنٛنٮ۪ن حالاتَن پٮ۪ٹھ وۄنۍ کیٛاہ کَرو أسۍ اَسہِ چھُ اَکھ اَکھ ؤری گژھان اَکھ اَکھ ؤری گژھان تہٕ گَرِ بِہِتھ تہِ گٔے أسۍ واریاہ زیادٕ پریشان اَسہِ اوس نہٕ سَمجھی یِوان پرو کیٛاہ کَرو کیٛاہ کٔتھ کٔنۍ کَرو أسۍ وۄنۍ پرٛپِیَر کووِڈَس منٛز اوس توتہِ فون وون چَلان تہٕ أسۍ ٲسۍ أکِس اَکھ سۭتۍ کَتھ کَران کہِ أسۍ کٔتھ کٔنۍ کَرو وۄنۍ وۄنۍ کیٛاہ کَرو اگر اَسہِ فٕسٹہٕ یِیَرَس منٛزٕے دِتۍ اَسہِ زٕ ؤری أسۍ گٔے واریاہ زیادٕ تنٛگ آنلاینٕے اٮ۪کزام گژھِ ہے تہٕ توتہِ گژھِ ہے ٹھیٖک پَتہٕ ووٚنُکھ اَسہِ دوٚپُکھ تۄہہِ ہٮ۪مہو آنلاین اٮ۪کزام ییٚمہِ ساتہٕ وۄںۍ آنلاین اٮ۪کزام مطلب یہِ کوٚرُکھ پاس تہِ مطلب سٹیٹمٮ۪نٛٹ اَصٕل پٲٹھۍ مونُکھ تہِ دوٚپُکھ اَوا تۄہہِ کَرٕہو آنلاین اٮ۪کزام ییٚمہِ ساتہٕ وۄنۍ وقت ووت تہٕ آنلاین اٮ۪کزام یِمو مون نہٕ پَتہٕ آنلاین اٮ۪کزام کَرُن کینٛہہ دوٚپُکھ نہ اَتھ گژھِ نہٕ پیرامٮ۪ڈِکَلَس آنلاین اٮ۪کزام کینٛہہ باقٕیَن یِم تہِ ٲسۍ باقیو دیُت آنلاین تہٕ اٮ۪کٮ۪ڈیمِک اوس یا بدل کینٛہہ کورٕس ٲسۍ یوٗنِیوَرسٹی منٛز ٲسۍ کورٕس تِمَن گٔے آنلاین اٮ۪کزام تہٕ تِمَن ہِنٛدۍ اٮ۪کزام گٔے اَصٕل پٲٹھۍ تِمَن روٗد نہٕ کٕہٕنۍ تہِ ٹٮ۪نشَن مگر سون اٮ۪کزام گوٚو نہٕ کینٛہہ أسۍ گٔے واریاہ زیادٕ تَمہِ سۭتۍ تہِ پریشان کہِ باقٕیَن توتہِ اَکھ ؤری مۄکلووُکھ أسۍ روٗدۍ بیٚیہِ یِتھَے کٔٹھۍ یِتھ کٔنۍ تِتھۍ کٔنۍ تہٕ مطلب گوٚو وۄنۍ اَسہِ تَمہِ پَتَن کٔر کٲمہ جیٚمۍ والیو کٔر کٲم تِمو کوٚر کوٹَس منٛز کیس ییٚلہِ وۄنۍ تَمہِ سۭتۍ تہِ کوٚڑُکھ اَسہِۄوَنۍ ڈیٹ شیٖٹ جَنؤری یَس منٛز یُتھُے أسۍ جَنؤری یَس منٛز وۄنۍ اٮ۪کزام دِمہَو تہٕ کوٚر نہ وَنہِ جیٚمۍ والیو یِمَن کیس تہٕ تِمو کٔر کٲمہ تہٕ کوٹَس منٛز درٛاو آرڈَر کوٚرُکھ اَسہِ پوسٹپون اٮ۪کزام گٔے أسۍ بیٚیہِ پریشان وۄنۍ آے أسے وۄنۍ دۄیہ وٕۂرۍ اٮ۪کزام دی ہہ آ مطلب کَڑیٛاوُکھ وۄنۍ ڈیٹ شیٖٹ أسۍ دِمہٕ ہَو وۄنۍ اٮ۪کزام مگر نہ ژھٕنُکھ تَتھ تہِ پھِرِتھ سورُے یِتھَے کٔنۍ روٗدۍ بیٚیہِ یِتھَے کٔنٮ۪تھ چھِ أسۍ وۄنۍ اِتھَے کٔنۍ چھُ کوٹ دِوَن تاریٖخ پے تاریٖخ أسۍ تہِ چھِ بِہِتھ تہٕ مطلب جَنؤری یَس منٛز فَرؤری تہِ گوٚو یِتھٕے کٔنۍ مارٕچ تہِ گوٚو یِتھٕے کٔنۍ تہٕ لاسٹَس پٮ۪ٹھ دیُت نہٕ مطلب کوٹَن تہِ دیُت وَنہِ أتھۍ حقَس منٛز فٲصلہِ کہِ یِمَن کٔرِو اٮ۪کزام جلدی تہٕ اگر نہٕ آنلاین یِہُنٛد اٮ۪کزام ہیٚکہِ گٔژھِتھ کیںٛہہ تہٕ چلو ٹھیٖک چھُ کینٛہہ چھُنہٕ پَرواے مگر یِمَن کٔرِو اٮ۪کزام مگر جلدی کٔرۍہُکھ اٮ۪کزام ہیوٚتُکھ اَسہِ اٮ۪پریلَس منٛز اٮ۪کزام دِوان چھِ وۄنۍ أسۍ اٮ۪کزام وۄنۍ ییٚمہِ ساتہٕ اَسہِ زٕ پیپَر دِتۍ ترٛیٚیِم پیپَر چھُ وۄنۍ یاد چھُ مےٚ مطلب اَصٕل پٲٹھۍ سُہ دۄہ کہِ پانٛژھ دۄہ ٲسۍ اَسہِ مٔنٛزۍ کِنۍ أسۍ ٲسۍ پَران اَصٕل پٲٹھۍ تہٕ تَتھ سَبجَکٹَس چھِ وَنان نٔرسِنٛگ آٹٕس تہٕ یا چھِ تَتھ وَنان فَنڈَمٮ۪نٹٕلٕز آف نٔرسِنٛگ ییٚمہِ ساتہٕ أسۍ سُہ ٲسۍ پَران مطلب تَتھ چھُ واریاہ زیادٕ سٮ۪لبَس تہٕ أسۍ چھِ وۄنۍ یِتھ کٔنۍ تِتھ کٔنۍ کوٚر مےٚ پرٛپِیَر کہِ پانٛژھ دۄہ وٲتۍ یِتھٕے کٔنۍ مطلب شۄنٛگ شۄنٛگان نہٕ کِہیٖنۍ نہٕ دۄہَس نہ تھوٚد وۄتھُن بَتہٕ کھٮ۪نَس ٲسۍ نہٕ فٕرسَت چاے چَنَس ٲس نہٕ فٔرسَت تہٕ وۄنۍ کوٚر اَسہِ پرٛپِیَر تہٕ صُبحس پَتٮ۪ن اوس خبر کیٛاہ حالاتَن ہُنٛدُے اوس کیٚنٛہہ تانٮ۪تھ تۄہہِ چھو پَیی کٔشیٖرِ ہِنٛز حالات ییٚمہِ دۄہ اَسہِ اٮ۪کزام چھُ اَمی دۄہ چھُ کینٛہہ تانٮ۪تھ دۄہ تہٕ اَسہِ کوٚرُکھ پوسٹ فون مطلب صُبحس چھُ اٮ۪کزام کالچَن پَتہِ کوٚرُکھ پوسٹ فون واریاہ زیادٕ مُشکل سُہ دۄہ گژھِ نہٕ مٔشیٖد اَسہِ زٕہٕنۍ تہِ بہٕ چھَس تٔرمٕژ تَمی ساتہٕ کِچنَس منٛز تہٕ بہٕ تٔرٕس اورٕ واپَس دۄیِم دۄیہِ مِنٹہِ بادٕے تہٕ تٔرٕس بہٕ واپَس مےٚ چھِ مےٚ حظ چھِ فرٛٮ۪نٛڈِ کٔرۍ مٕتۍ واریاہ زیادٕ فون کینٛہہ تانۍ مےٚ دوٚپ خبر خٲرٕے چھےٚ أمۍ کیٛازِ کٔرۍ مٕتۍ ییٖتیٛاہ زیادٕ فون مےٚ تُل وۄنۍ فون مےٚ پِرٛژھ وَن سا کیٛاہ دٔلیٖل دوٚپمَے یِتھ کٔٹھٮ۪ن گوٚو ژےٚ دِژٕتھ نہ نظر تہٕ وٕچھ مےٚ وٕچھ تہٕ مطلب اَسہِ گوٚو واریاہ زیادٕ مُشکل تہٕ وۄنۍ ییٚمہِ ساتَن تَمہِ پَتہٕ کوٚرُکھ دوٚپُکھ وۄنۍ گژھِ نہٕ یِمَن دۄہَن پیپَرَن اٮ۪کزام کینٛہہ تہٕ یِم زٕ پیپَر مطلب گژھِ وۄنۍ یِتھٕے کٔٹھٮ۪ن گژھِ ماس پرٛموشَن پَتہٕ ییٚمہِ ساتہٕ أسۍ وۄنۍ پیاران چھِ وۄنۍ تَمہِ پَتہٕ گٔے زٕ رٮ۪تھ دۄیہِ رٮ۪تھۍ کوٚڑُکھ تِمَن دۄن ڈیٹ شیٖٹ چھَس بہٕ دَپَن مطلب واے آسہِ نہ یہِ پھیک وَنے مطلب اَسہِ اوس ہُمہِ ساتہٕ پرٛپِیَر کوٚرمُت کہِ نہ کہِ بہٕ دِمہٕ ہاہٕے نہٕ اٮ۪کزام مگر اَمہِ موٗجوٗب کہِ مےٚ اوس اَکہِ پرٛپِیَر کوٚرمُت اَصٕل پٲٹھۍ سُہ اوس واریاہ زیادٕ خۄشِک پَہمَتھ پَرُن تَمہِ موٗجوٗب اوس واریاہ ہٲبَتھ تَمیُک تہٕ پَتہٕ شُکُر خۄدایَس کُن رۄبَن دِژ واریاہ ہٮ۪مت تہٕ کوٚر بیٚیہِ اَصٕل پٲٹھۍ پرٛپِیَر تہٕ دیُت وارٕکار اٮ۪کزام سُہ فٕسٹہٕ یِیَر مۄکلیو تہٕ بَس شُکُر خۄدایَس کُن تَمہِ ساتہٕ لوٚگ نہٕ پَتہٕ یِمَن دۄن ؤریَن کِہیٖنۍ تہِ